بہٕ چھُس گرِ اَکہِ بیٚیہِ کَران یتھ رننس کُن تہٕ مےٚ چھُ رَنُن کَران واریاہ خۅش مگر اَز ونہو تۅہہِ بہٕ اکہِ دۅہ روٚن مےٚ اَکہِ دۅہ آسہٕ مےٚ ماسہٕ تہِ پۅپھٕ آمژٕ سون آسہٕ تِم آمژٕ راتس تہٕ تَمہِ دۅہ روٚن مے تِہٕنٛدِ خٲطرِ اَکھ زبردست چیٖز بٹر چِکن روٚن مےٚ تِہٕنٛدِ خٲطرٕ تہٕ بیٚیہِ روٚٹُم باسمت تہٕ ییٚلہِ مےٚ یہِ بٹر چِکن روٚن یہِ اوس تک یہِ روٚن مےٚ تقریٖبن دَہن پنٛداہن نفرن سُمبھ تِکیٛاز أسۍ چھِ پٲنٛژ شےٚ آس أسۍ گٔرِی تہٕ بیٚیہِ ٲسۍ آمٕتۍ اَسہِ پٲنٛژ دَہ نفر پٔژھۍ تہِ ٲسۍ آمٕتۍ تہٕ امچہِ ییٚلہِ مےٚ یہِ روٚن بیٚیہِ رٔنِم بِریانی پنٕنہِ اَتھٕ تہٕ ییٚلہِ مےٚ یمن یہِ دِژ یِم گٔے واریاہ زیادٕ خۅش تہٕ یمو کٔرۍ مےٚ واریاہ زیادٕ تعریٖف تہٕ یہِ دۄہ روزِ مے ہر ہمیشہِ یاد اَمہِ دۅہ روٚن مے واریاہن لُکن خٲطرِٕ کھٮ۪ن چٮ۪ن تہٕ بیٚیہِ باسٮ۪و مےٚ زبردست رَنُن تہٕ اَزکل چھُس بہٕ بیٚیہِ تہِ رَنان تہٕ یہِ چھِ میٛٲنی کوٗشِش چھِ آسان ہر ہمیشہِ زِ بہِ رَنہٕ اَصٕل اَصٕل کھٮ۪ن چٮ۪ن بہٕ رَنہٕ اَصٕل اَصٕل خۅراک تہٕ بہٕ کھیٛاوناوٕکھ لُکھ تہِ تِکیٛاز مےٚ چھُ کھٮ۪ن کھٮ۪ن چٮ۪ن یوٗت ہا مےٚ رَنُن خوش چھُ گژھان تَمہِ کھۅتہٕ زیادٕ چھُ مےٚ لُکن کھٮ۪ن چٮ۪ن پَنُن دِیُن تہٕ یُوس خوش کَران